اَلسَلامُ علیکُم وَرَحمَتہ اللہِ وَبَرَکاتُہٗ مےٚ چھُ ناو بلال یوٗسُف مےٚ چھُ ناو مٲلِس محمد یوٗسُف مےٚ چھِ وٲنٛس شُوَنزاہ ؤری بہٕ چھُس شُوَنزاہ وُہر بہٕ چھُس روزان گاندَربَل بہٕ وَنہو تۄہہِ تتھ أکِس پرٛوڈَکٹَس متعلق یُس مےٚ سٮ۪ٹھاہ قریٖب چھُ دِلَس بیٚیہِ ییٚمۍ مےٚ واریاہ زیادٕ فٲیدٕ دیٛوت تتھ چھِ ونان اِنٛگلِش پٲٹھۍ بایِک یا کٲشر پٲٹھۍ چھِ ونان سایکَل یا چھِس اردو پٲٹھۍ ونان سایکَل سایکَل درٛاو مےٚ واریاہ زیادٕ فٲیدٕ منٛد پرٛوڈَکٹہٕ یُس مےٚ وُنس تام ییٖتیٛاہ تہِ مےٚ چیٖز یا پرٛوڈَکٹہٕ چھِ أنمتۍ سایکَل درٛاو مےٚ واریاہ زیادٕ فٲیدٕ مند مَطلَب أمچ اہمیت ہیٚکہ نہٕ بہٕ بیان کٔرِتھ أمۍ کوٗتاہ بیٚنِفِٹ دیٛوت مےٚ میٛٲنِس فِزکٕل ہیٚلتھَس میٛٲنِس جسمَس یا میٛٲنِس دیٚماغَس مَنٛز انتِہٲیی زیادٕ بیٚنِفِٹ چھُ یہِ پرٛووَایڈ کران وۄنۍ زن ہیٚکو وُچھِتھ اَمہِ سۭتۍ چھِ ییٚلہِ أسۍ سایکَل آسوٚو چَلاوان اَمہِ سۭتۍ چھِ سٲنۍ فِزکٕل ہیٚلٕتھہِ پٮ۪ٹھ کیٛاہ اَثَر چھُ پیٚوان سُہ وُچھو أسۍ اَمہِ سۭتۍ چھِ أسۍ زَن ونوٚو تتھ کاڑیو ویٚسکیٛولَر فِٹنیٚس روزان فار ایٚگزامپٕل بہٕ ونہو تۄہہِ اگر أکِس نفر اَکھ نفر آسہِ ویٚژھان مےٚ گَژھہِ نہٕ ہارٹَس ٹھیٖک روزُن ہارٹٕچۍ سٔرکیٛولیشن یا دلٕچۍ حا یہِ گَژھہِ مےٚ حَرارَت روزٕنۍ ٹھیٖک تٔمِس چھُ بہتَر سُہ کیٛاہ کَرِ سایکٕلنٛگ تٔمِس چھُ بہتر واریاہ زیادٕ بہتر چھُ تٔمۍ سٕنٛدس سُہ کَرِ سایکٕلنٛگ اگر نفر اَکھ ٹٕرٛپَس پٮ۪ٹھ سایکل آسہِ کران أمس آسہِ شانٛش کھَسان یۄس زَن شانٛش آسہِ أمس کھَسان أمس آسہِ ہارٹ تَمہِ سۭتۍ بہتر پَمپ کران بٕلڈ جِسمَس مَنٛز جِسمَس مَنٛز آسہِ سُہ بہتریٖن پَمپ کران بٕلڈ ییٚمہِ زَن سۭتۍ تٔمِس سُہ ہارٹ آسہِ ٹھیٖک روزان تٔمِس آسہِ ہارٹَس اَکھ رِدٕم روزان شانٛش کھالنُک مَطلَب تٔمِس آسہِ شانٛش کھَسان تٔمِس آسہِ ہارٹَس گَژھان یہِ آے آے یُس زَن تَمہِ وَرٲے تہِ کُنہ ساتہٕ اگر یہِ ویٚژھہِ دورُن یا سایکل چَلاوُن أمس آسہ نہٕ تیٛوٗت عذاب گَژھان گۄڈٕنیٚتھ گۄڈٕنیٚتھ ہیٚکہِ أمس عذاب گٔژھِتھ پَتہٕ ہیٚکہِ نہٕ أمس تیٛوتھ عَذاب گٔژھِتھ یُتھ أمس گۄڈٕنیٚتھ اوس گَژھان بیٛاکھ فٲیدٕ چھُ أمۍ سُنٛد کہِ اسہِ چھِ کٔشیٖر مَنٛز پرٛابلم أسۍ چھُ کانٛہہ نَفَر چھُ واریاہ زیادٕ ویٛوٹھ أمس چھُ چرٕب یا أمس چھُ وَزَن واریاہ زیادٕ تٔمۍ سٕنٛدۍ خٲطرٕ تہِ چھُ بہتر سُہ کٔرِن سایکَل چَلٲوِن واریاہ ڈاکٹر چھِ رِکوٚمیٚنڈ کران یا ایٚکٕسپٲرٹس چھ رکوٚمینٛڈ کران سُہ چَلٲوِن سایکل چوٗنکہ بہٕ چھُس پانہٕ بچپَنَس مَنٛز اَکھ ویٛوٹھ لٔڑکہٕ روٗدمُت مےٚ اوس وَزَن ژوٚر مےٚ اوس فیٹ ژوٚر بہٕ اوسُس سٮ۪ٹھاہ مطلب سُہ کٔنسٔرنٕڈ یا سٮ۪ٹھاہ اوس مےٚ دماغَس مَنٛز یہِ روزان کہِ مےٚ کَپٲرۍ وَسہِ وَزَن پَتہٕ کٔر گھرکیٛو کٲم یمو أنۍ مےٚ سایکَل مےٚ أنِکھ زٕ سایکَل اَکُے نہٕ مےٚ أنِکھ زٕ اَکھ اوٚنُکھ مےٚ بوٚڑ سایکَل بیٛاکھ اوٚنُکھ مےٚ لۄکُٹ سایکَل ییٚلہِ مےٚ لۄکُٹ سایکَلَس پٮ۪ٹھ ہیٚچھُن ویٚچھُن لوگ سُہ اوس ایٖزی گَژھان چَلاوُن وِد سَم ٹایم سُہ تتھ گوس بہٕ ماسٹر سُہ گوٚو ایٖزی چلاوُن پَتہٕ دوٚپ گھرِکیٚو ژٕ مہٕ چَلاو لۄکُٹ سایکَلٕے یوت ژٕ چَلاو ہُو بوٚڑ سایکَل چونٛکہِ بٔڑِس سایکَلَس پٮ۪ٹھ ٲس محنت لَگان ژٔر تؤے اوس تَمہِ سۭتۍ ایٚنَرجی کَنزَمپشَن تہِ گَژھان ژٔر طاقت اوس مۄکلان ژوٚر تَمہِ سۭتۍ اوس وَزَن وَسان فیٹ وَسان جسمُک تَمہِ ساتہٕ ٲسۍ واریاہ زیادٕ فٲیدٕ تہٕ سانیٚن مَسلَن تہِ گَژھان تہٕ سٲنِس جسمَس تہِ گَژھان مَسلَن کیٛاہ فٲیدٕ اوس گَژھان اَتھ مَنٛز ٲسۍ مختلف سایکٕلِنٛگ مَنٛز مَسٕل گَژھان اِنوالو سٲنۍ زَنٛگہٕ آسہٕ گَژھان اِنوالو سانہِ نَرٕ آسہٕ گَژھان اِنوالو سون کور یعنی کہِ یٔڑ اَتھ پٮ۪ٹھ اوس چہار یِوان سانیٚن تھایزَن یعنی کہِ مَنٛدلَن پٮ۪ٹھ اوس چہار یِوان سانیٚن کھۄرَن پٮ۪ٹھ اوس چہار یِوان تہٕ وارٕ وارٕ وارٕ وار یمن ٲس سٹریٚنٛگٕتھ بَڑھان یِم ٲسۍ نہٕ بیٚمار پیٚوان یِم مسٕل یا یِم ٲسۍ نہٕ کمزور گَژھان اِویٚنچُؤلی ٹایمَس سۭتۍ یِم ٲسۍ سٹرانٛگ بنان ییٚمہ ساتہٕ یِم اَکھ نَفَر سایکَل چھُ چَلاوان أمس چھِ مَسٕل فٹیٖگنیٚس یعنی کہِ أمس چھِ مسٕل تھَکان ییٚمہِ سۭتۍ أمس مَسلَن مَنٛز آس پاسُک چرٕب چھُ آسان سُہ چھُ نیٚبر نیران سُہ چھُ دَزان یتھ أسۍ کٲشر پٲٹھۍ چھِ وَنان چرٕب چھُ کُمبلان سُہ چھُ چرٕب تَمہِ سۭتۍ کُمبلان ییٚمہِ سۭتۍ تٔمِس وَزَن تہِ چھُ وَسان گوٚو اسہِ چھُ سایکَل چَلاونہٕ سۭتۍ واریاہ زیادٕ فٲیدٕ اسہِ چھُ اَمہِ سۭتۍ دل روزان ٹھیٖک اسہِ چھِ اَمہِ سۭتۍ جسمٕچۍ وزن وَسان یا فیٹ وَسان ایٚکٕسٹرٛا فیٹ اسہِ چھُ اَمہِ سۭتۍ مسٕل روزان ٹھیٖک اَمہِ سۭتۍ چھِ بیٛاکھ چیٖز اَمہِ سۭتۍ چھِ سٲنۍ تہِ روزان اصٕل سایکٕلِنٛگ اَتھ مَنٛز چھُ لوٚو اِمپیٚکٹہٕ آسان سانیٚن بَندَن پٮ۪ٹھ یہِ چھُنہٕ تیٛوٗت اِفیٚکٹہٕ ترٛاوان سانیٚن بندَن پٮ۪ٹھ بلکہِ یہِ چھِ سٲنۍ جۄایِنٹٕس یعنی کہِ کھۄرَن ہنٛدۍ کوٚٹھۍ یا گۄڑَن ہنٛدۍ کوٚٹھۍ یتھیٚتھ ژٕنُن چھُ آسان یا تھایِز یِم چھِ یِم سٹرانٛگ بناوان اکھ ایٚتھلیٖت یا اکھ سَپورٹٕس مین تٔمۍ سٕنٛدۍ خٲطرٕ چھُ آلویز رِکوٚمیٚنٛڈ یِوان کَرنہٕ سُہ کٔرِن سایکٕلِنٛگ أسۍ زن وُچھو مختلف جایَن سایکٕلِنٛگ چھِ آسان کَران نَفری واریاہَس ٹایمَس مَنٛز تہٕ واریاہَن پیٖریٚڈَن خٲطرٕ اگر أسۍ کانٛہہ تہٕ اِنفٕلنسَر وُچھو جِمَس مَنٛز آسہِ سُہ گَژھان جِمَس مَنٛز آسہِ سُہ کاڈیو وَس مَنٛز سایکَل چَلاوٲنی چَلاوان تِکیٛازِ سایکَل چَلاوُن چھُ اکھ بہتر فٲیدٕ منٛد چیٖز یُس اسہِ وُنیٛوس تانۍ أکِس اِنسان ذاتَس ملیٚاو سایکٕلِنٛگ سۭتۍ کیٛاہ فٲیدٕ چھُ اتھ مَنٛز چھُ اِمیٛون سِسٹم روزان ٹھیٖک چونٛکہ یُس پروڈَکٹہٕ أسۍ کتھ چھِ کَران سایکَل چَلانَس اَمہِ سۭتۍ چھِ سٲنۍ امیٛوٗن سِسٹَم روزان ٹھیٖک اَمہِ سۭتۍ چھِ سٲنۍ بیٚماریٚن ہنٛز کیٚپیبٕلٹی بیٚماریٚن سۭتۍ لَڑنُک حواس روزان ٹھیٖک یہِ چھُ ہوش و حواسَس مَنٛز روزان سون امیٛوٗن سِسٹَم اَمہِ سۭتۍ چھِ سٲنۍ اِنفیٚکشَن گَژھنٕکۍ چانسِز کم روزان ییٚلہِ اکھ نفر سایکَل چھُ چَلاوان اَمہِ سۭتۍ چھُ أمۍ سُنٛد امیٛوٗن سِسٹَم تہِ روزان برقرار ببیٚیہِ چھُ اَمہِ سۭتۍ پوسچَر گَژھان ٹھیٖک اسہِ زَن چھُ وُچھمُت کیٚنٛہہ ژھہ نَفَر یِم زَن سٹوڈنٛٹ چھِ آسان یا تِم لٔڑکہ یم فون چھِ آسان یا تِم کورِ یِم زَن فون آسان چَلاوان دۄہَس راتَس گھرِ بیہِتھ یمن چھُ تھوڑا کَمَر گَژھان بیٚنڈ سلایِٹلی پٔتۍ کِنۍ یِم زَن فون چلاوان تہٕ زیاد نٔمِتھ چھِ آسان تِمن چھِ یہِ منٛزٕ اَتھہِ یِوان ٹھیٖک کَرنَس چھِ اَکھ وَتھ اَکھ سَہَل تہٕ ایٖزی وتھ سۄ گٔے سایکَل چَلاوُن سایکَل چَلاونہٕ سۭتۍ چھِ بیک پین گَژھان ریٚڈیٛوٗس سِٹِفنیٚس چھِ گَژھان ریٚڈیٛوٗس دگ چھِ کَران کمبرَس کم بیٚیہ چھُ پوسچَر گَژھان اَتھ مَنٛز ٹھیٖک سایکَل چَلاونہٕ سۭتۍ چھِ واریاہ فٲیدٕ اَمہِ سۭتۍ چھُ دِل روزان ٹھیٖک اَمہِ سۭتۍ چھُ چرٕب کُمبلان اَمہِ سۭتۍ چھِ جۄایِنٛٹ روزان ٹھیٖک اَمہِ سۭتۍ چھِ مسٕل روزان ٹھیٖک اَمہِ سۭتۍ چھُ امیٛوٗن سِسٹَم روزان ٹھیٖک اَمہِ سۭتۍ چھُ پوسچَر روزان ٹھیٖک یِم گٔے کیٚنٛہہ فِزِکَل فِٹنیٚس یِم گٔے کیٚنٛہہ فِزِکَل یِم چیٖز یِم أسۍ وُچھان چھِ مگر اَمہِ باوجود میٚنٹَل فِٹنیٚس میٚنٹلی کَمہِ آیہِ چھِ أسۍ یہِ ٹھیٖک تھاوان سُہ تتھ مَنٛز چھِ یہِ اسہِ چھِ اگر أسۍ وُچھو أسۍ چھِ کَنزٔرٕو کران ایٚنویٚرانمیٚنٹَل بیٚنِفِٹ یا کَنوِیٖنِیَنسہٕ خٲطرٕ أسۍ چھِ ریٚڈیٛوٗس سایکٕلِنٛگ چھِ ریٚڈیٛوٗس کران سٹریٚس میٚنٹَل میٚنٹَل بیٚنِفٹسَن ہٕنٛز کتھ کرو سایکٕلِنٛگ سۭتۍ چونٛکہ یہِ پرٛوڈَکٹہٕ مِلیٛاو اسہِ یہِ کِتھ پٲٹھۍ چھُ اصٕل اَتھ مَنٛز چھِ یِوان گۄڈٕنیٛوک چیٖز یہِ چھُ سٹریٚس کران رِلیٖز أکِس نفرَس یُس نیچرَل ایٚنویٚرَانمیٚنٹَس مَنٛز سایکٕلِنٛگ آسہِ کَران اَمہِ سۭتۍ چھِ ہارمون گَژھان رِلیٖز سٹریٚس ہارمون یُس سٹریٚس ہارمون لوٚو چھِ کَران سٹریٚس یہِ چھِ اَکھ سیٚنٕس اَکھ تڑپ دوان اسہِ أسۍ گَژھو شانت کانٛہہ أکِس نَفرَس یُس مےٚ ایٚکٕسپیٖریَنٕس چھِ اگر أمس واریاہ زیادٕ شرارت چھِ کھَسان چونٛکہ مےٚ اوس واریاہ زیادٕ شَرارت کھَسان بَچپَنَس مَنٛز بہٕ اوسُس تُلان سایکَل أسۍ ٲسۍ گَژھان أکہِ مٲدانَس مَنٛز سایکَل چَلاونہِ چونٛکہ یُتھے سایکل چلاونَس سۭتۍ محنت ٲسۍ لَگان أسۍ ٲسۍ مطلب شَرارتہٕ سان چَلاوان سایکَل اَتھ ٲسۍ واریاہ محنت تہِ لَگان اِویٚنچُؤلی پانٛژھ مِنٹ گٔژھِتھ اوسُس بہٕ شانٛت آسان مطلب ییٚمہِ ساتہٕ تہِ یہِ واقعہ اوس مےٚ سۭتۍ گَژھان کہِ مےٚ اوس شرارت کھَسان بہٕ اوسُس سایکل تُلان بہٕ اوسُس شَرارت کم کَران نیچرَل ایٚنویٚرانمیٚنٹَس مَنٛز سٹریٚس اوسُس بہٕ کم کَران تِکیٛازِ سٹریٚس گَژھہِ نہٕ گَژھُن أکِس اِنسانَس منٛز اَمہِ سۭتۍ چھُ میٚنٹَل ہیٚلتھہِ پٮ۪ٹھ اِمپیکٹہٕ پیٚوان سُہ کم کَرنہٕ خٲطرٕ اوسُس بہٕ گَژھان سایکَل چَلاونہٕ اَمہِ سۭتۍ چھُنہٕ یُتے یوت فٲیدٕ کہِ أسۍ گَژھو سایکل چلاونہٕ سۭتۍ یہِ کم اَمہِ سۭتۍ اگر اسہِ نارمل نَفَر تہِ آسہِ سُہ تہِ چَلایہِ سایکل تٔمس چھُ گَژھان موٗڈ ٹھیٖک یہِ چھِ بہتریٖن سٹیٛومٕلیٹ کران ایٚنٛڈارفنٕز تہٕ سِراٹانیمز یِم ایٚنکزایٹی ڈِپریٚشَن کم چھِ کَران بیٚیہِ چھِ موٗڑ کران بناوان خۄشوُن بیٚیہِ چھِ ایٚنہینٕس کران موٗڑ بیٚیہِ چھُ سایکل چَلاونَس یہِ فٲیدٕ اَمہِ سۭتۍ چھُ میٚنٹَل ایٚلٲرٹنیٚس آسان میٚنٹَل ایٚلٲرٹنیٚس چھِ اَمہِ سۭتۍ یِوان أکِس سٲنِس جِسمَس مَنٛز اَمہِ سۭتۍ چھِ أسۍ واریاہ محنتی بنان بیٚیہِ چھُ اَمہِ سۭتۍ سون کوانفِڈیٚنٕس گَژھان بوٗسٹہٕ سایکَلَس سۭتۍ تہِ چھُ یہِ فٲیدٕ یُس اصٕل چھُ سٲنِس ایٚنویٚرانمیٚنٹَس مَنٛز کہِ تَمہِ سۭتۍ چھُنہٕ پوٚلیٛوشَن گَژھان سایکَل سۭتۍ چھُنہٕ پوٚلیٛوشَن ٹوٹَلی گَژھان سایکَل سۭتۍ چھُ ایٚنویٚرانمیٚنٹ بَچان گامَن مَنٛز یا شَہرَن مَنٛز ایٚسپیشلی شَہرَن مَنٛز اگر بہٕ اَکھ چینٛج ویٚژھہٕ اَنن سُہ ویٚژھہٕ بہٕ اَنُن کہِ یم زَن نَفری آسَن تِم کٔرِنۍ گاڈیٚو سکوٹرو بَجایہِ ویٚہکٕل یتھ زن ونان چھِ سایکل یا بایک سۄ چَلٲوِن تِم تِکیٛازِ اسہِ چھِ بہتر موٹِو گۄڈٕنیٚتھ أسۍ بچاوو گۄڈٕنیٚتھ پَنن ایٚنویٚرانمیٚنٹ ییٚلہ أسۍ گاڑِ چھِ چَلاوان ییٚلہِ أسۍ سکوٹر چھ چلاوان اَتھ مَنٛزچھُ کاربن ڈایی آوکسایڈ موناکسایڈ نیران یِم زَن سٲنِس ایٚنویٚرانمیٚنٹَس پٮ۪ٹھ واریاہ زیادٕ بُرٕ اَثَر چھِ ترٛاوان یۄس زن ریٹ چھِ گَژھان کاربن ڈای آکسایڈٕچۍ سۄ چھِ دۄہ کھۄتہٕ دۄہ اِنکرٛیٖز گلوبَل وارمِنٛگ تہ چھِ گَژھان اَمہِ سۭتۍ سون ماٹِو چھُ یہِ أسۍ کرو یہِ ایٚنویٚرانمیٚنٛٹ ڈِگرِڈیٹِنٛگ ڈِگریٚڈیشَن چھِ گَژھان یا ایٚنویٚرانمیٚنٛٹ پوٚلیٛوشن چھُ گَژھان یہِ کرو أسۍ کم تَمہِ خٲطرٕ چھِ اَکھ بہتر رِکوٚمیٚنٛڈیشَن سایکل چَلٲیِو سا سایکل چَلاونہٕ سۭتۍ اَکھ روزٕ ایٚنویٚرانمیٚنٛٹ ٹھیٖک بیٚیہِ روزِ سون جسم تہِ ٹھیٖک اکھ پٔرفیٚکٹہٕ سوسایٹی ییٚتہِ اگر أسۍ ویٚژھان چھِ خواب اکھ وُچھان اکھ پٔرفیٚکٹہٕ سوسایٹی تتھ مَنٛز چھِ گۄڈٕنیٚتھٕے زٕ چیٖز یِوان یِم زَن میٛانہِ حِسابہٕ چھِ یِوان اکھ چھِ یِوان ایٚنویٚرانمیٚنٹٕچۍ کَنڈِشَن ایٚنویٚرانمیٚنٛٹ گَژھہِ صاف آسُن خۄشوُن آسُن بیٚیہِ چھِ یِوان نَفرِیَن ہٕنٛز کَنڈِشَن نَفری گَژھَن فِٹ تہٕ سلم آسٕنۍ تَمہِ خٲطرٕ چھِ بہتر میٖنٕز آف ٹرٛانسپورٹ تِم چَلٲیِن سا سایکَل اکھ سایکَل چھُ بہتریٖن نَہ کہِ سٲنِس جِسمَس خٲطرٕ سٲنِس ایٚنویٚرانمیٚنٹَس خٲطرٕ تہِ بیٚیہ چھُ ٹایم ایٚفِشیٚنٹ کانٛہہ نَفَر اگر کُنہ جایہِ تہِ آسہِ گَژھان نَزدیٖکی جایہِ زیاد دوٗر نہٕ سُہ ہیٚکہِ سایکَل چَلٲوِتھ سایکَل چَلاونہٕ سۭتۍ ہیٚکہِ سُہ سۄ شارٹ ڈِسٹیٚنٕس یا سۄ میٖڈیَم ڈِسٹیٚنٕس کُیِکلی کَوَر کٔرِتھ یہِ چھُ بیاکھ فٲیدٕ نَہ کہِ أمس چھِ بار بار بایک کَڑٕنۍ نَہ کہِ أمس چھِ بار بار گٲڑۍ کَڑٕنۍ پیٖنتہِ پیٖنتہِ دَزِ تٔمِس فیٛوَل یا پیٖنتہِ پیٖنتہِ گَژھہِ سون ایٚنویٚرانمیٚنٛٹ ڈِگریڈ سُہ ہیٚکہِ سایکل یہِ اِستعمال کٔرِتھ تریٚیِم چیٖز اَکھ چیٖز اَمہِ سۭتۍ چھُ سون صحت روزان ٹھیٖک میٚنٹَل ہیٚلٕتھ روزان ٹھیٖک دوٚیِم چیٖز چھُ اَمہِ سۭتۍ سون ایٚنویٚرانمیٚنٛٹ روزان ٹھیٖک تریٚیِم چیٖز یہِ چھُ کواسٹہٕ اِفیٚکٹِو یہِ سایکَل اَنُن چھُنہٕ دروٚگ کیٚنٛہہ آز وُچھو تُہۍ ہر کُنہ گھرَس مَنٛز ماشاء اللہ خۄداے سٕنٛزِ مَدتہٕ سۭتۍ ہیٚکَن کانٛہہ تہِ ایٚنوَر گھرٕ سایکل کٔرِتھ ایٚفٲرڈ سُہ چھُنہٕ کانٛہہ گھرٕ یُس نہٕ سایکل وُنٛکیٚس ایٚفٲرڈ ہیٚکہِ کٔرِتھ کِہیٖنۍ أکِس سوسایٹی مَنٛز بہتر بَناونہٕ خٲطرٕ چھِ چینٛج پیٚوان اَنٕنۍ سۄ چینٛج چھِ گَژھان گۄڈٕ پَننہِ پانہٕ پٮ۪ٹھ شُروع ییٚلہِ أسۍ پانہٕ کرو سۄ چینٛج ادٕ کَرٕ بیٛاکھ چینٛج أسۍ زن ترٛاوو بایک تہٕ گاڑٕ پیٖنتہ پیٖنتہِ کَڑنہِ ییٚمہِ سۭتۍ سون ایٚنویٚرانمیٚنٛٹ خراب چھُ گَژھان ضروٗری بیٛاکھ تہٕ وُچھہِ سُہ کَرِ کاپی أسۍ زَن لاگو سایکَلَس پٮ۪ٹھ تِم کامہِ کَرنہِ یِمَن سایکَلَس پٮ۪ٹھٕے نِبَن یِم نہٕ گاڑیٚن تہٕ بایکَن پٮ۪ٹھ واتہِ نوبَت کِہیٖنۍ تَمہِ خٲطرٕ چھِ بہتریٖن چیٖز کہِ سایکل تھاوو سایکَلَس سۭتۍ چھِ سٲنۍ یہِ اِمپیٚکٹہٕ اَمہِ سۭتۍ چھُ سون ایٚنویٚارانمیٚنٹَس مَنٛز بہتری یِوان سایکل اَننَس چھُنہٕ کانٛہہ تہِ نۄقصان أسۍ زَن وُچھو لۄکٹیٚن بَچہِ چھِ آسان سایکل چَلاوان لۄکٕٹۍ بَچہ یِم لَک مطلب میٛٲنِس ٹایمَس مَنٛز ییٚلہِ بہٕ لۄکُٹ اوسُس أسۍ ٲسۍ آسان سایکَل چَلاوان آز چھِ مےٚ وُچھنہٕ یِوان آز چھِ لۄکٹیٛو بَچو وَرٲے لۄکچہِ کورِ تِمن سۭتۍ سۭتۍ ٹیٖن لٔڑکہٕ تہِ آسان ٹیٖن کورِ تہِ آسان تِم تہِ چھِ آسان سایکَل چَلاوان مَطلَب تِم چھِ پٔرمتۍ لیٚکھمٕتۍ بَچہِ یمن زَن اَتھہِ چھُ یِوان کہِ سون ایٚنویٚرانمیٚنٛٹ چھُ ڈِگریڈ گَژھان بایکو بَدلہٕ گاڈیٚو بَدلہٕ ہیٚکو أسۍ سایکَلُک یہِ بہتریٖن یوٗز کٔرِتھ اَمہِ سۭتۍ چھُ بہترٕے بہتر نَہ کہِ نۄقصان کانٛہہ آز چھِ وُچھنہ یِوان یِم زَن گاندَربَلَس مَنٛز مےٚ آس پاس چھُس لوکلٹی پٮ۪ٹھ کُنہِ جایہِ گَژھان اتھ مَنٛز چھِ بَچہِ آسان واریاہ زیادٕ سایکَل چَلاوان چونٛکہ یہِ چھُ اصٕل چیٖز اَکھ کہِ اَکھ چھِ تِہنٛز صحت روزان ٹھیٖک بیٚیہِ چھِ تٔمۍ سٕنٛدۍ سۭتۍ ایٚنویٚرانمیٚنٛٹ تہِ روزان ٹھیٖک نَہ کہِ تِم آسَن فونن پٮ۪ٹھ بیہِتھ گھرٕ پَنُن میٚنٹَل ہیٚلٕتھ تہٕ فِزکٕل ہیٚلٕتھ دۄنؤے کَران خَراب بہتری چھِ یہِ کہِ تِم گِندَن اَوُٹ سایڈ گیمٕز ایٚسپیشلی یِوان یہِ سایکلِنٛگ بہتر چیٖز چھُ یہِ بیٚیہِ کہِ تِم سایکلِنٛگ سۭتۍ مَنٛز چھُنہٕ یُتے یوت یِوان کیٚنٛہہ کہِ آس پاس ایٚنویٚرانمیٚنٛٹ کَرو کَنزٔرٕو یا پَنٕنۍ ہیٚلٕتھ تھاوو ٹھیٖک بٔلکہ اگر أکِس اِنسانَس مَزٕ چھُ یِوان سایکَل چَلاونَس مَنٛز پیشنَس مَنٛز سُہ ہیٚکہِ مختلف لیٖگہ یا سایکل ریسِنٛگ اِویٚنٹٕس یِم زَن گورمیٚنٹَن تھٲیمَژ چھِ تِم ہیٚکہِ سُہ جۄیِن کٔرِتھ تِمو سۭتۍ ہیٚکہِ سُہ پَنٕنۍ پاپولیٚرِٹی یا أرنِنٛگ کٔرِتھ کیٚنٛہہ یا ایٚوارڈ زیٖنِتھ چونٛکہ اَکھ یۄس زَن ٹرٛیٚنٛڈ چھ کٔشیٖر مَنٛز ییٚتہ چھِ نیران نَفَر سریٖنَگر پٮ۪ٹھ گَژھان چھُ سُہ لَداخ سایکَلَس پٮ۪ٹھ سٲنِس گامَس مَنٛز چھِ واریاہ نَفری یِم زَن پیشِنیٹ چھِ سایکٕلِنٛگ مَنٛز مےٚ چھُ ہَمساے اَکھ سُہ چھُ پیشِنیٹ سایکٕلِنٛگ مَنٛز ژورَن دۄہَن وِدٕن فور ڈیز گوٚو سُہ سریٖنَگَر ٹو لَداخ وِد ہِز سایکَل اینٛڈ ہِز کَمپنی تِم ٲسۍ زٕ ترٛےٚ نَفر تِمو کٔر ٹٕرٛپ سایکَلَس پٮ۪ٹھ لَداخ تانۍ چونٛکہ تِمن پیٚے نہٕ کانٛہہ خَرچہ کَرٕنۍ تِکیٛازِ گورمیٚنٛٹ اوس تِمن سَپورٹَس پولیٖس اوس تِمن سَپورٹَس پروٚٹیٚکشَن ٲس تِمَن بیٚیہِ نَہ پیٛو نَہ دوٚز تتھ ٹایمَس مَنٛز تیٖل نَہ پیٚے گٲڑۍ تِمن پیٚے پَننہِ محنتہِ سانۍ کھَسُن ییٚلہِ تِم کھٔتۍ ییٚلہِ تِم کھٔتۍ تِمو ہَسا ووٚن اَکُے چیٖز أسۍ ہَسا ٲسۍ سیٚٹٕسفاے پَننہِ محنتہِ سۭتۍ أسۍ ہَسا وٲتۍ یور تِمن چھِ اَکھ سیٚٹٕسفیکشَن آسان دِلَس مَنٛز کہِ أسۍ ہَسا چھِ کَران کیٚتھانۍ محنتھٕے یُس اصلٕے چھُ ییٚمہِ سۭتۍ بہتری چھِ بیٛاکھ تہِ پرٛموٹ گَژھان ییٚمہِ سۭتۍ بہتری چھِ سٲنِس سَماجَس مَنٛز یِوان چونٛکہ ییٚلہِ اکھ اِنسان سٲنۍ یِم ٹٕرٛپس آسَن وُچھان سُہ آسہِ ماٹِویٹ گَژھان کہِ بہٕ تہِ کَرٕ یہِ ٹٕرٛپ جۄایِن چونٛکہ واریاہ فلوٚو وَس مَنٛز چھِ بَچہِ آز ٹٕرٛپَن پٮ۪ٹھ گَژھان ایٚسپیشلی فرٛام سانہِ گاندَربل ایریا ٹو سۄنہٕ مَرگ یُس اسہِ نَزدیٖکھے چھُ پیٚوان ایٹی ناینٹی کِلو میٖٹرس اَکھ نفر چھُ آرام سان ہیٚکان سۄنہٕ مرگ وٲتِتھ آرام سان چھُ ہیٚکان اکھ نفر سۄنہٕ مرگ وٲتِتھ سایکَلَس پٮ۪ٹھ یُس زن بہتری چھِ کیٛاز کَرِ سُہ پنُن ٹایم ضایعہ باقٕیَن فضول چیٖزَن مَنٛز کہِ سُہ گَژھہِ نہٕ یمن نیچرَل بیٛوٹِیَن پٮ۪ٹھ بہٕ زَن وَنہٕ مےٚ دیٛوت سایکَلَن واریاہ زیادٕ فٲیدٕ یِم فٲیدٕ مےٚ ٲدِ پٮ۪ٹھ بیان کٔرۍ یِم چھِ مےٚ سۭتۍ آمٕتۍ وُچھنہٕ کہِ مےٚ کیٛاہ چھُ گوٚمُت ییٚمہِ سۭتۍ چھُ میٚنٹَل ہیٚلٕتھ تہِ روزان ٹھیٖک ییٚمہِ سۭتۍ چھُ فزکٕل ہیٚلٕتھ تہِ روزان ٹھیٖک ییٚمہِ سۭتۍ چھُ ایٚنویٚرانمیٚنٛٹ روزان ٹھیٖک اَمہِ سۭتۍ چھُ اکھ اِنسان اگر سُہ بہتریٖن واریاہ زیادٕ کوشش کَرِ سایکل چَلاونَس مَنٛز سُہ ہیٚکہِ اکنوامِکلی سٹیبٕل تہِ گٔژھِتھ چونٛکہ سُہ ہیٚکہِ کانٛہہ ایٚڈویٚنچر ٹٕرٛپَس پٮ۪ٹھ یا ٹیٛۄٗرِزمُک نَفَر تہِ بٔنِتھ ییٚمہِ سۭتۍ سُہ ڈِفریٚنٛٹ جایہِ آلریٚڈی وِزِٹ کٔرِتھ پَتہٕ ہیٚکہِ سُہ ٹیٛوٗرِزمَس سۭتۍ ٹیٛورِسٹٕس چھِ مختلف سایکلٕز یِوان پرٛووایڈ کَرنہٕ شَہرَن گامَن مَنٛز تِم چھِ گَژھان سایکَلَن پٮ۪ٹھ تِمن چھُ پیشَن آسان نیٚبرِمیٚن چھِ پاے آسان سایکَل چَلاونَس مَنٛز چھُ فٲیدٕ تِم چھِ سایکل آسان چَلاوان اِنَسٹیٚڈ آف گاڑیٚن تہٕ بایکَن پٮ۪ٹھ گَژھنہٕ خٲطرٕ أکِس نَفر ہیٚکہِ کیریر بٔنِتھ آرام سان سایکَل چَلاونَس مَنٛز آرام سان چَلایہ سُہ سایکل پَتہٕ ہیٚکہِ سُہ تتھ مَنٛز پَنن کیریر ڈیٚولَپ کٔرِتھ سُہ ہیٚکہِ ٹیٛوٗرِزمَس مَنٛز گٔژھِتھ أکِس نَفرَس دِمو اکھ پرٛوجیٚکٹہٕ ژےٚ ہَسا چھی یِم نیٚبرِم ٹیٛوٗرِسٹہٕ یِم ہَسا چھی ژےٚ فار ایٚگزامپٕل پہلگام نِنۍ سایکَلَس پٮ۪ٹھ چونٛکہ تٔمِس ٹیٛورِزمَس مَنٛز ٹیٛورِسٹَس یُس گایڈ آسہِ تِمَن تٔمِس آسہِ آلریٚڈی پاے گَژھُن کَپٲرۍ چھُ تٔمۍ آسہِ وُچھمُت سایکَلَس پٮ۪ٹھ آلریٚڈی کَرُن کیٛاہ چھُ آسان سُہ ہیٚکہ تِمن گایڈ کٔرِتھ یِتھ پٲٹھۍ سُہ اکنوامکلی سٹیبٕل تہٕ آسہِ بیٚیہِ ہیٚکہِ سُہ پنُن فاینانشَل کَنڈِشَن تَمہِ سۭتۍ سٹیبٕل تھٲیِتھ سایکَل چَلاونَس مَنٛز چھِ فٲیدٔے فٲیدٕ اتھ مَنٛز چھُنہٕ نۄقصان یہِ چھُ سُہ پرٛوڈَکٹہٕ یُس مےٚ فٲیدٕ باسیٚاو یہِ فٲیدٕ منٛد باسیٚاو اَکھ بہٕ چھُس پَننِس سایکلَس مطلب کَنڈِشَن تھاوان بیٚسٹہٕ مےٚ ہیٚکہِ کُنہ تہِ ساتہٕ ضروٗرت پیٚتھ کانٛہہ تہِ ہیٚکہِ میٛون یوٗز کٔرِتھ بہٕ چھُس دَپان اَمہِ چیٖزٕ سۭتۍ گَژھہِ بیٚیِس واتُن فٲیدٕ نَہ کہِ گَژھہِ نۄقصآن واتُن أسۍ چھِ گَژھان گِنٛدنہِ أسۍ چھِ تُلان سایکَل أسۍ چھِ گَژھان سُکول أسۍ چھِ تُلان سایکَل نَہ کہِ أسۍ چھِ تُلان تَتھ ٹایمَس منٛز بایکہِ تہٕ گاڑٕ یہِ چھِ کواسٹہِ ایٚفِشیٚنٛٹ اَتھ چھُنہ تیٖل تہِ دَزان کِہیٖنۍ اَمہِ سۭتۍ چھُ سٲنۍ صحت تہِ روزان ٹھیٖک یہِ چھُ بہتریٖن موڈ آف ٹرٛانسپورٹ بہتریٖن موڈ آف ویٚہِکٕل یِم زَن أسۍ ہیٚکو ایٚڈاپٹہٕ کٔرِتھ سٲنۍ لوکلٹی مَنٛز واریاہ زیادٕ نَفَر سایکَلِنٛگ چھِ یِم پرٛموٹ کَران اَمہِ عَلاوٕ چھِ أسۍ کیٚنٛہہ دوس سَمان کینٛہہ یار لوکَل لیولہِ پٮ۪ٹھ أسۍ چھِ پانٛژ دَہ نَفَر سَمان أسۍ چھِ ٹٕرٛپ کَران سایکَلس پٮ۪ٹھ تِمن سٲلمَن چھُ اَلحَمدُ لِللہ سایکَل گھرِ أسۍ چھِ ٹٕرٛپ کَران آرام سان ییٚتہِ پٮ۪ٹھ گَژھو أسۍ سۄنہٕ مرگ ییٚمہِ آیہِ أسۍ گٔمٕتۍ چھِ پٔتمہِ لَٹہِ أکِس ٹٕرٛپ پٮ۪ٹھ اَتہِ پٮ۪ٹھ چھِ أسۍ سۄنہٕ مرگ گَژھان سایکَلَن پیٚٹھ چونٛکہ اسہِ چھُ سیٚٹھاہ مَزٕ لَگان تتھ سایکل رایڈ ایٚنجواے کَرنَس محنت تہِ چھِ ژٔر لَگان تِکیٛاز ییٚلہِ اسہِ گۄڈٕنیٚتھ محنت چھِ ژٔر لَگان أسۍ چھِ پَتہٕ گَژھان سیٹِسفاے تَمہِ پٮ۪ٹھ سۭتۍ أسۍ چھِ ویٚژھُن ویٚژھان کہِ بہٕ چھُس عَوامَس تہِ کَران کوٗشش کہِ یہِ مےٚ پرٛوڈَکٹہٕ باسیٛاو بہتریٖن چھُ ضروٗری میلہِ اَمہِ سۭتۍ تۄہہِ تہِ فٲیدٕ بہٕ چھُس اِنسِسٹہٕ کران تۄہہ ہَسا چھو گۄڈٕ ایٚکٕسپیٖریَنٕس کرُن سایکٕلِنٛگ یٔمۍ نہٕ وُنِس تانۍ سایکٕلِنٛگ ایٚکٕسپیٖریَنٕس کٔر تٔمۍ چھَنہٕ مےٚ باسان اَکھ زندگی ہُنٛد پورشَن سُہ چھُ تٔمِس مِسِنٛگ اَکھ سُہ جواے سُہ ایٚکسایٹمیٚنٛٹ سُہ سُہ سیٚٹٕسفیٛکشَن یُس سایکٕلِنٛگ سۭتۍ چھُ میلان سُہ چھُ تٔمِس وُنہِ ایٚکٕسپیٖریَنٕس کَرنٔے بہٕ چھُس دَپان سُہ کٔرِنۍ سۄ ایٚکٕسپیٖریَنٕس سۄ سُہ چَلٲوٕنۍ سایکَل بیٚیہِ تھٲوِنۍ آس پاس کیٚن یمن لوٗکَن کٔرِنۍ پرٛموٹ یہِ مہٕ سایکل کٔرِنۍ پرٛموٹ سُہ گَژھہِ نہٕ سایکل بایکہِ پٮ۪ٹھ آل دِ ٹایم آسُن کِہیٖنۍ کہِ تِم گَژھَن فیٛوَل بَچاوٕنۍ ییٚمہِ سۭتۍ سون ایٚنویٚرانمیٚنٛٹ کنزٔرٕو روزِ تہٕ یہِ پرٛوڈَکٹہٕ مےٚ چھُ باسان یہِ چھُ میٛانہ لایفہِ ہُنٛد ساروٕے کھۄتہ بیٚسٹہٕ ڈیٚسِجَن آمُت کہِ مےٚ چھُ سایکَل چَلومُت سایکَل بہتریٖن فٲیدٕ دِوان أکِس اِنسانَس اِن ٹٔرمٕز آف میٚڈِکل اِن ٹٔرمٕز آف میٚنٹَل اِن ٹٔرمٕز آف فِزِکٕل اِن ٹٔرمٕز آف سایکوالجِکل اتھ مَنٛز چھِ فٲیدٔے فٲیدٕ یُس نَہ کہِ مےٚ سانہِ سوسایٹی تھایہِ برقرار بیٚیہِ سٲنہِ سوسایٹی کیٛاہ اِنٹرنیشنل لیٚولہِ پٮ۪ٹھ اگر یہِ پرٛموٹ آو کَرنہٕ واریاہ أرتھ ہا گَژھِہِ برٛونٛہہ أرتھ ہیٚکہِ کَنزٔرٕو گٔژھِتھ رِسورسِز ہیٚکَن کَنزٔرٕو گٔژھِتھ بہتریٖن بہتریٖن بہتریٖن ٹایمَس مَنٛز یُس زَن ینہٕ واجِنۍ فیٛوچر جَنریشن آسَن أسۍ چھِ تِمن یِژٕے یٲژ مسیج دِنۍ کہِ ایٚنویٚرانمیٚنٛٹ کٔرِو کَنزٔرٕو ایٚنویٚرانمیٚنٛٹ کَمہِ آیہِ گَژھہِ کَنزٔرٕو سایکٕلِنٛگ سۭتۍ وَن آف دَ فیٚکٹَر وَن آف دَ فیٚکٹَر سٲلِم ایٚنویٚرانمیٚنٛٹ گَژھہِ نہٕ سایکٕلِنٛگ سۭتۍ کَنزٔرٕو مگر یہِ چھُ اکھ فیٚکٹر یُس زَن واریاہ رِیٚڈیٛوس کَرِ سٲنۍ ایٚنویٚرانمیٚنٛٹ کَنڈِشَن پوٚلیٛوشَن ایٚنویٚرانمیٚنٛٹ پوٚلیٛوشَن ہیٚکہِ لیٚس کٔرِتھ تہٕ أسۍ ہیٚکو اَمہِ سۭتۍ فٲیدٔے فٲیدٕ منٛد گٔژھِتھ فیٛوچَر جنریشنہِ مَنٛز فزکلی فزکل پریٚزنٛٹ جنریشنہِ مَنٛز تہِ